کُپوارہ ڈِسٹِرٛکَس منٛز چھُ واریاہ مطلب سوشَل وٮ۪لفِیَر تہٕ ڈٮ۪ولَپمٮ۪نٛٹ پرٛوگرامٕز بنٲومٕتۍ یَتھ منٛز اٮ۪جوکیشَن چھِ یِوان ہٮ۪لٕتھ کِیَر چھِ اِوان پرٛو پرٛوپٔٹی چھِ یِوان پرٛوپٔٹی رِڈَکشَن چھِ یِوان ووٗرمٮ۪ن اِنفارَمٮ۪ن اِنوارَمٮ۪نٛٹہٕ چھِ یِوان اگر مطلب پَںٛنہِ کَتھ کَرٕ سٲنِس ایریاہَس منٛز سٲنِس ایریاہَس منٛز دِتُکھ اٮ۪چ آی وی آی واے کیس دیُت ہَکھ مطلب سٲنِس ایریاہَس منٛز غریٖب ٲسۍ تمَن دِتُکھ آی واے کیس پنُن مطلب گَرٕ بَناونَس منٛز یِم تہِ غریٖب ٲسۍ تمَن دِتُکھ تَتھ منٛز یہِ کیٛاہ چھِ وَنان رۄپیہِ تہٕ تمو مطلب بنٲیِکھ پنٕنۍ پنٕنۍ گَرٕ یِم تہِ مطلب غریٖب ٲسۍ بیٚیہِ اگر یُس مطلب ووٗمٮ۪ن اِنوارَمٮ۪نٛٹہٕ اِمپاوَرمٮ۪نٛٹٕچ کَتھ کَرو بیٹی بَچاو بیٹی پڑھاو دِتُکھ یا مطلب سوچھ بھارت ابھیان تھو تھوُوُکھ مطلب گَرٕ گَرٕ کٔرۍ زیو صاف مطلب ماحول تھٔےزیو مطلب صاف یا نیشنَل روٗلَر تھوٚوُکھ تھوٚوُکھ یا مطلب یا آیوٗشمان بھارت بَنووُکھ اگر اٮ۪جوکیشنَس منٛز اٮ۪جوکیشنَس منٛز دِژٕکھ حظ سٕکالرشِپٕس دِژٕکھ رٕڈَکشَنٕز دِژٕکھ فیٖسَس منٛز دِژٕکھ ہٮ۪لٕتھ کِیَرَس منٛز کٔرٕکھ ہاسپِٹَلَس دِتِکھ کٔرٕکھ مطلب پرٛووایڈ پرٛایویٹ ہاسپٹل یِم تہِ مطلب بیسِک نیٖڈٕز ٲسۍ أکِس اِنسان سٕنٛز تم کٔرِکھ پرٛوپٹی ڈِڈَکشَن یِم تہِ پرٛوپٹی ہِنٛدۍ ٹٮ۪کس وٮ۪کس ٲسۍ تِم کٔرِکھ مطلب کَم سورُے کینٛہہ مطلب یِم تہِ مطلب ییٖتیٛاہ ٲسۍ تہٕ تمَن کوٚرُکھ یہِ مطلب غریٖبَن ہُنٛد کوٚرُکھ مطلب مَدد کوٚرُکھ گارمٮ۪نٛٹَن منٛز سوشَل وٮ۪لفِیَرَن منٛز یِم تہِ مطلب چھِ أکِس ایریاہَس منٛز گژھان یِم تہِ یِم تہِ مطلب کامہِ چھِ آسان أکِس ایریاہَس منٛز أکِس گامَس منٛز سوشَل وٮ۪لفِیَر چھُ مطلب تمَن کَران چاہے ٹیٖن چھِ آسان چاہے باتھروٗمٕز چھِ آسان بَناوان تم چھِ مطلب تٕم کَران ڈٮ۪ولَپمٮ۪نٛٹ پرٛوگرام چھِ کَران کہِ أسۍ کِتھ پٲٹھۍ کَرو مطلب اَکھ ڈِسٹِرٛک کِتھ پٲٹھۍ کرون کیٛاہ چھِ اَتھ ونان ڈٮ۪ولَپ أکِس بٮ۪ٹَر آے منٛز تہٕ اَمہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ فٲیِدٕ یِوان